وارِ مَنٛزَن چھُ اِتھ پٲٹھۍ کہِ اَگَر اَسہِ وٲر آسہِ بَناوٕنۍ یہِ چھِ لَکٕٹ مَکٕٹ وارِہن آسان پانَس خٲطرٕ اَسہِ بَناوٕنۍ اَتھ مَنٛز چھُ اَسہِ ضرورت پیٚوان ٹوٚنٛگریُک بیلُک اور پَنٛجہِ چھِ پیٚوان تھاوُن کیازکہِ یہِ چھُ پیٚوان مُختَلِف ٹایمہٕ پَتہ ٹایمہٕ اَسہِ کھَنُن اَتھ چھُ اَسہِ یہِ چھُ آسان لَکٹوٚے موٚکٹوٚے اکھ بَنومُت امہِ خٲطرٕ چھُ اَسہِ پَنٛجہِ پیٚوان ضرورَت بیل پیٚوان ضرورَت خاص کَر ٹوٚنٛگُر چھُ پیٚوان ضرورَت یُس زَن بیول وَونَس چھُ لَگان ہاکھ رُونَس چھُ لَگان اور اَگَر ووں بوٚڑ آسہِ تَتھ چھُ پیٚوان ٹریٚکٹَر سۭتۍ کَرُن چھُ پیٚوان ٹریٚکٹَر لاگُن یا پوشہِ باغ چھِ آسان تَتھ چھُ پیٚوان اَسہِ لَکٹوٚے مَکٹوٚے پوشہِ باغ چھُ اَسہِ پَننہٕ آنٛگنَس مَنٛز بَناوان تَتھ چھُ اَسہِ لَگان ٹوٚنٛگُر ضرورَت بیل ضرورَت تاکہِ سُہ کھَنَو پُۄختہٕ وُۄختہٕ اَکثَر چھِ پیٚوان وٲر کھَنٕنۍ پوشہِ باغ کھَنُن ژوٗر پیٚوان کَرُن تَتھ چھِ ٹوٚنٛگرِچ زیادٕ پَہَم ضرورَت پیٚوان اور سَبزی چھِ بَناوان پَننہِ گَرٕ خٲطرٕسَبزی چھِ واریاہ پیٚوان بَناوٕنۍ گَرٕ خٲطرٕ گَرٕ خَرچَس مَنٛز چھِ لَگان اتھ چھِ یِم یِم چیٖز اِستعمال پیٚوان ضروٗری کَرٕنۍ